ہیٚلو اَسلام علیکُم اَہَن حظ آ آ پانٛژھ ہتھ اَکھ ڈَبہٕ آ آ سُہ تہِ چھُ آ آ سُہ تہِ چھُے تِم تہِ چھِ آ آ شےٚ ہتھ ڈاے ہتھ اَہَن حظ ؤنِو

اَدٕ کیٚنٛہہ چھُنہٕ تۄہہِ کَر چھُو ضروٗرت اَدٕ کیٚنٛہہ چھُنہٕ تَمہِ ساتہٕ بَنہِ

اَہَن حظ نہَ یہِ چھُ تورے آسان

آ تۄہہِ ووٚن بیٚیہِ کیٛاہ چھُ ضروٗرت

ہیٚلو روٗہن ما چھُو ضروٗرت

اَہَن حظ تہِ ؤنۍزِ تۄہہِ تہٕ اَدٕ کیٚنٛہہ چھُنہٕ اکھ دۄہ برٛونٛٹھے میلہِ تۄہہِ وُہ ساس

اَتھ کَتہِ گَژھِ کم اَسہِ چھُنہٕ تیٚلہِ زینُن کِہیٖنٛۍ نہٕ وَلہٕ کیٚنٛہہ چھُنہٕ پانٛژ شےٚ ہتھ گَژھِ کم آ ساڑ کُنوُہ ساس اَدٕ کیٚنٛہہ چھُنہٕ